مےٚ اَنیو پنُن اکھ سوٗٹ اکھ اوٚنُم دُکانَس أکِس پٮ۪ٹھ تہٕ سُہ اوس واریاہ زیادٕ مےٚ گٔیوتَمہِ ساتہٕ واریاہ زیادٕ کَریو مےٚ سُہ دِل خۄش تٔمۍ سوٗٹن مَگر ییٚلہِ بہٕ گرٕ وٲژٕس مےٚ منٛز گٔیے گۄڈٕنیتھٕے دیُت مےٚ تٔمۍ دُکاندارن سُہ واریاہ زیادٕ درٛوگ تیوٗت لَوِ ہا نہٕ سُہ سوٗٹ کیٚنٛہہ یوٗتاہ مےٚ تٔمۍ دُکان دارن درٛوگ دِژے یو دیُت تَتٮ۪ن تہٕ تٔمۍ دیُت مےٚ واریاہ زیادٕ دروٚگ تَتٮ۪ن پَتہٕ اوٚن مےٚ تمہِ پَتہٕ اوٚن مےٚ مےٚ گٔیو سُہ واریاہ زیادٕ خۄش مےٚ کیو کَریو سُہ دِلن واریاہ زیادٕ خۄش پَتہٕ اوٚن مےٚ سُہ سوٗٹ تَمہِ پَتہٕ بہٕ وٲژٕس گرٕ تہٕ مَگر سُہ درٛاو نہٕ مےٚ تیُتھ کیٚنٛہہ تِمیُک کَپُر تہِ درٛاو نہٕ تیوٗتاہ اصل کیٚنٛہہ مےٚ اوس وُنہِ سُہ دۄیہِ کِنہٕ تریہِ لَٹہِ لوٚگمُت تہٕ تَتھ گٔیے تِم فیٖڈ ویٖڈ کٔھژ تَتھ تَتھ گٔیے سۄ ببلںٛگ گٔیے تَتھ پانے سٲرسٕے فِراق شلوارَس تہٕ تَمہِ سۭتۍ تہِ گوٚو سُہ واریاہ زیادٕ مۄکُر بیٚیہِ نیو مےٚ تَمہِ پَتہٕ پَتہٕ یُتھُے مےٚ سُہ چھوٚل مےٚ نیو سُہ أکِس دۄن جاین لٲگِتھ ییٚلہِ بہٕ تورٕ آیَس واپَس مےٚ چھوٚل سُہ سوٗٹ تَتھ گوٚو سورُے کَلر رِمو تَمیُک کَلر درٛاو سورُے بیٚیہِ ٲسۍ تَتھ تھوڑا سۄ ایمبراڑری سۄ کٲم ہِش سۄ ؤرٕک ہِش ٲس بَنٲیِتھ تَتھ تہِ درٛاو تتھ پَن ون سُہ گوٚو تَمہِ سۭتۍ واریاہ زیادٕ موٚکُر واریاہ زیادٕ موٚکُر اَمہِ موٗجوٗب مےٚ گوٚو نہٕ سُہ سوٗٹ بالکُل تٔمۍ تٔمۍ کٔرٕس بہٕ واریاہ زیادٕ مایوٗس تٔمۍ سۭتۍ گوٚو مےٚ دِل واریاہ زیادٕ کھٹہٕ ہیوو کہِ مےٚ اَنیو یہِ واریاہ زیادٕ شوقہٕ سان درٛوگ تہِ دیُت مےٚ تٔمۍ دُکان دارَن تَمہِ پَتہٕ تہِ انیو مےٚ یہِ سوٗٹ تَمیُک پروڈکٹ سُہ درٛاو نہٕ مےٚ سُہ پروڈکٹ کِہینۍ تہِ سُہ درٛاو واریاہ زیادٕ خراب تَمہِ سۭتۍ گوٚو مےٚ سُہ واریاہ زیادٕ دِل کھٹہٕ ہیو بہٕ چھَس سٲرنی کران سَجیسٹ کہِ تُہۍ مہ گژھِو درٛو درٛوگِس کُن کِہینۍ زیاد درٛوگ تہِ مہ أنیو کِہینۍ چیٖز أنیو اَصٕل اَصٕل مَگر تیوٗتاہ زیادٕ درٛوگ تہِ مہ أنیو کِہینۍ تِکیازِ ییٚلہِ پتہٕ یہِ خراب چھُ آسان یہِ چھُ پَتہٕ واریاہ مُشکِل گژھان اِنسانَس اِنسانِس چھُ تَمہِ ساتہٕ واریاہ زیادٕ پھیران کہِ مےٚ کۭتیاہ پۄنٛسہٕ کٔرۍ زایہِ تہٕ انسا تہٕ چیٖز أنیو تُہۍ تیوٗتاہ درٛوگ تہِ مہ أنیو تیوٗتاہ سروگ تہِ مہ أنیو کینٛہہ اَصٕل أنیو یُس اَگر خراب تہِ کُنہِ ساتہٕ باے چانٕس نیرِ اَگر اچانک کانٛہہ سوٗٹ خراب تہِ نیران یا کانٛہہ نیران تَمہِ ساتہٕ گژھِ نہٕ اِنسان تیوٗتاہ زیادٕ مُشکِل کہیٖنۍ تہٕ مےٚ درٛاو سُہ واریاہ زیادٕ خراب بہٕ وَنہٕ سارنین کہِ درٛوگ چیٖز مہ أنیو کیٚنٛہہ خاص کر تتھ کَلرَس مہ أنیو کِہینۍ سُہ اوس پِیٖچ کَلر سُہ کَلر درٛاو مےٚ واریاہ زیادٕ خراب سُہ درٛاو مےٚ واریاہ زیادٕ تمہِ سۭتۍ تَتھ گوٚو مےٚ سُہ کلر رِمو تہٕ تَمہِ موٗجوٗب چھَس بہٕ سارنین وَنان کہِ اَتھ کَلرَس منٛز مہ أنتو کاٹنُک کٕہیٖنۍ تہِ سوٗٹ